أسۍ حظ چھِ یۄس اسہِ پنٕنۍ مادری زبان چھ کٲشِر زبان اگر حظ اسہِ کُنہٕ جایہِ تجارت آسہِ کرُن کاربار آسہِ کرُن اسہِ نہ أسۍ نہ حظ چھنہٕ بیٚیہِ کانٛہہ زبان یوٗز کران کیٚنٛھہ نہ حظ چھ أسۍ انگلش زبان یوٗز کران نہٕ حظ چھ ٲسۍ اُردو زبان ٲسۍ حظ چھ پنٕنۍ کٲشِر زبان یوٗز کران یُس یسا أسۍ کٲشِر زبان چھ اتھ ہسا چھ اسہِ یوٗتاہ پاوَر یوٗتاہ ماٹویشن پاوَر یوٗتاہ طاقت چھِ سانہِ اتھ کٲشِر زبان کہِ تم ہسا چھِ پانے تورے مجبوٗر گژھان کہِ یہِ تجارت کرنہٕ خٲطرٕ سُہ چیٖز دِنہٕ خٲطرٕ اسہِ ییژاہ چھ ٲسۍ اللہ تعالیٰ ہن بخشمُت اتھ کٲشِرِ زبان